آز کَرو أسۍ أکِس کامہِ مُتعلِق کتھ یوٚس کٲم مےٚ ہیٚچھ اَتھ چھِ وَنان فَردِ کٲم فَردِ کٲم ہیٚچھ مےٚ بہٕ ٲس مےٚ ٲس نہٕ تَگان کانٛہہ کٲم مےٚ ہیٚچھ فَردِ کٲم یہِ کٲم چھِ سانہِ گَرٕ مَنٛز کَران بہٕ تہِ چھَس کَران میٛانہِ بیٚنہِ تہِ چھ کران پِتٕرِ چھِ کران یُس تہِ اَسہِ گَرَس مَنٛز زَنان کانٛہہ چھِ بیٚکار ییٚمِس نہٕ کانٛہہ قصب اوس تٔمۍ تہِ ہیٚچھ یہِ فَردِ کٲم بیٚیہِ درٛاے أسۍ پَتہٕ گامہٕ نیٚبَر گامہٕ نیٚبر تہِ ہیٚچھنایہِ اَسہِ واریاہ زَنہِ ییٚمِس ییٚمِس نہٕ قصب اوس کِہیٖنۍ سۄ سۄ ہیٚچھنٲو اَسہِ یِہوٚے فَردِ کٲم یہِ فَردِ کٲم کَرنہٕ سۭتۍ چھِ اَسہِ واریاہ زیادٕ فٲیدٕ مِلان اَمہِ سۭتۍ چھِ اَسہِ پَتہٕ ہٮ۪کا اَمہِ سۭتۍ چھِ أسۍ ہٮ۪کان پَتہٕ پانَس خٲطرٕ پونٛسہٕ تہِ زیٖنِتھ اَمہِ سۭتۍ چھِ أسۍ ہٮ۪کان اکھ لۄکُٹ مۄکُٹ بِزنِس تہِ بَنٲیِتھ ییٚمہِ خٲطرٕ اَسہِ بینٛک لون چھ ہٮ۪کان دِتھ اَمہِ لونہٕ سۭتۍ چھِ أسۍ ہٮ۪کان پَنُن کانٛہہ بِزنِس کھڑا کٔرِتھ اَسہِ چھِ اَمہِ باوجوٗد تہِ واریاہ زیادٕ کامہِ ہیٚچھمَژٕ بیٚیہِ چھِ یِمَن واریاہَن کامٮ۪ن مَنٛز چھُ اکھ سُہ اکھ کٲم یتھ ناو چھُ یتھ ناو چھُ فَردِ کٲم فَردِ کامہِ سۭتۍ چھِ واریاہ زیادٕ فٲیدٕ تہِ مِلان یِم تہِ بیٚکار ٲسۍ تِمو تہِ ہیٚچھ یہِ کٲم یِمن نہٕ تَگان اوس یِم گَرِ بِہِتھ بیٚکار ٲسۍ یِمن نہٕ پَتاہ ٲس قصب کیاہ چھُ تَمہِ اَمہِ فَردِ ہٕنٛدِ قَصبہٕ سۭتۍ تہِ ہیٚچھِ ہیوٚچھ واریاہو تِمو تہِ زینہِ پانَس خٲطرٕ رۄپیہِ دہ اَمہِ سۭتۍ چھِ اَسہِ واریاہ زیادٕ فٲیدٕ مِلان پَنُن پان ہٮ۪کان پَکنٲیِتھ گَرِکۍ کٲم ہٮ۪کان پَکنٲیِتھ باقٕے اَخراجات یِم تہِ چھِ تِم چھِ ہٮ۪کان پوٗرٕ کٔرِتھ بیٚیہِ چھِ اتھ اکھ چیٖز اَمہِ سۭتۍ چھِ اِنسانَس واریاہ زیادٕ فٲیدٕ تہِ مِلان بیٚیہِ چھِ اَمہِ باوجوٗد تہِ چھ واریاہ زیادٕ گورمنٹَن کامہِ کَرمَژٕ واریاہ زیادٕ سکیٖمہِ دِژمَژٕ تِمو مَنٛز چھِ اکھ سکیٖم یتھ ناو چھُ تیجَسؤنی سکیٖم بہٕ یہِ چھِ سوے اکھ سکیٖم یۄس مےٚ وٕنۍکٮ۪ن ہیٚچھمٕژ چھِ اتھ مَنٛز چھِ مےٚ ہیٚچھمٕژ فَردٕ کٲم فَردِ بہٕ چھَس واریاہ زیادٕ اَمہِ سۭتۍ کَماوان بہٕ چھَس واریاہ زیادٕ پنٛنِس ماحولَس أند پٔتۍ پَکان یِم تہِ مےٚ زَنہِ ییٚتہِ بیٚکار وٕچھِ تِم ہیٚچھنایہِ مےٚ فَردِ کٲم مےٚ چھ وۄنۍ گَرِ اکھ لۄکُٹ مۄکُٹ سیٚنٹر ترٛوومُت اَمی تھرٛوٗ چھَس بہٕ ہیٚچھناوان واریاہَن تہِ باقٕے یہِ فَردِ کٲم چھَس بہٕ ہیٚچھناوان اَمہِ سۭتۍ اَمہِ سۭتۍ چھَس بہٕ ہٮ۪کان پَتہٕ چھِ أسۍ پھیران گَرٕ پَتہٕ گَرٕ تہٕ مَحلہٕ پَتہٕ مَحلہٕ چھِ ہیٚچھناوان واریاہَن یہِ فَردِ کٲم اَمہِ فَردِ کامہِ سۭتۍ چھِ أسۍ واریاہ زیادٕ برٛونٛہہ پَکان پونٛسہٕ زینان بیٚکٲری کٔر دوٗر شُرٮ۪ن دِوان ہٮ۪کان تٲلیٖم پَرنٲیِتھ گَرٕ ہٮ۪کان پَکنٲوِتھ اَمہِ سۭتۍ چھِ اَسہِ واریاہ زیادٕ فٲیدٕ مِلیمٕتۍ آز تام اَمہِ باوجوٗد تہِ چھِ أسۍ پَنُن پان تہِ پَکناوان پَنٕنۍ گَرٕکۍ بٲے بیٚنہِ تہِ پَکناوان پَنٕنۍ ضٔروٗرت یِم تہِ چھِ آسان تِم چھِ أسۍ پوٗرٕ ہٮ۪کان کٔرِتھ اَمہِ کامہِ سۭتۍ مِلے اَسہِ واریاہ زیادٕ فٲیدٕ فٲیدٕ مِلے اَسہِ واریاہ زیادٕ واریِہو زیادٕ واریِہو ساروٕیو ہیٚچھ یہِ کٲم تہِ یُس تہِ وٕنۍکٮ۪ن بیٚکار زنان چھِ تِمو تہِ ہیٚچھ مےٚ ہیٚچھنایہِ پنٛنہِ واریاہ کَہ یِم مےٚ پِتر بیٚنہِ چھِ پوٚپھتٕرمہِ تِم تہِ ہیٚچھنایہِ مےٚ اتھ مَنز مےٚ چھِ وٕنہِ گَرِ چَلان اَتھ خٲ اَمیُک سیٚنٹر تِمَن چھَس بہٕ ہیٚچھناوان پانَے مےٚ چھُ واریاہ زیادٕ ہیوٚچھمُت فردِ کامہِ پٮ۪ٹھ اَمہِ سۭتۍ تہِ ہیٚکۍ مےٚ واریاہ ضٔروٗرت پَنٕنۍ پوٗرٕ کٔرِتھ گَرِکۍ ضٔروٗرت پوٗرٕ کٔرِتھ اَمہِ سۭتۍ چھَس بہٕ ہٮ۪کان وٕنۍکٮ۪ن پنٕنۍ بٲے تہِ پَرنٲیِتھ اَمہِ سۭتۍ مِلیو اَسہِ واریاہ زیادٕ فٲیدٕ اَتھ کامہِ چھِ واریاہ اصہٕ یہِ چھِ واریاہ اصٕل کٲم اَمہِ کامہِ سۭتۍ أسۍ ہٮ۪کان چھِ واریاہ کینٛہہ کٔرِتھ بیٚیہِ چھِ ہٮ۪کان سُکول سُکول گٔژھِتھ شُرۍ بیٚیہِ چھِ ہٮ۪کان سُکول گٔژھِتھ شُرۍ چھِ ہٮ۪کان گٔژھِتھ کالیج چھِ ہٮ۪کان گٔژھِتھ اَمہِ سۭتۍ چھِنہٕ پرٛابلم گَژھان کِہیٖنۍ اَمہِ سۭتۍ چھِ برٛونٛہہ ہٮ۪کان پٔکِتھ ییٚلہِ رۄپیہِ دہ زینان چھِ پَتہٕ چھِ اَمہِ سۭتۍ واریاہ زیادٕ فٲیدٕ مِلان اَمہِ خٲطرٕ چھَس بہٕ واریاہ شُکُر گُزار یہِ کٲم ہیٚچھ اَسہِ گورمٮ۪نٛٹہٕ سٕنٛدِ خٲطرٕ اَمہِ سۭتۍ اَسہِ یہِ کٲم واریاہ کینٛہہ ہیٚچھ